وعلیکُم اسلام کٕم حظ چھِو آ مےٚ بوٗز تۄہہِ چھَوا یہِ حظ یہِ یہِ بِلڈِنٛگ ییٚتہِ حظ تۄہہِ یہِ چَلان چھُو یہِ اِنسچوٗٹ وِنِسچوٗٹ کیٛاہتانۍ آ تہٕ اوٚسُم اوترٕ وُچھُم اَخبارَس پٮ۪ٹھ اوس تۄہہِ کیٛاہتانۍ ایٚڈواٹیٖزمٮ۪نٹ دیُتمُت تُہۍ چھُو یَژھان یہِ کٕنٕنۍ

ٹھیٖک یہِ آ ایٚگزیکٹلی کَتنٮ۪س چھِ یہِ لوکیشَن اَتھ صورِ اَچھا اَچھا اَچھا مےٚ آو سَمٕجھ یۄس یۄس ہا سُہ مَلٹی سِٹوری بِلڈِنٛگ چھےٚ آ آ آم سَمٕجھ ٹھیٖک چھُ ٹھیٖک گۄڈٕ ؤنۍتَو مےٚ تُہۍ گۄڈٕ ؤنۍتَو مےٚ تُہۍ اَکھ چیٖز تُہۍ کیٛازِ چھِو یہِ کٕنان لوٗکھ دَپان أسۍ اَتھ ایریاہَس منٛز ہٮ۪مہٕ ہٮ۪مو أسۍ بِلڈِنٛگ تُہۍ کیٛازِ چھِو کٕنان اَتھ ما چھُ کیٚنٛہہ ڈِسپیوٗٹ وِسپوٗٹ ما چھُ اَتھ

تُہۍ چھُو اَتھ سول پرٛاپرایٹر

ٹھیٖک ٹھیٖک اَچھا وۅنۍ ؤنۍ تَو بہٕ وَنو وۅنۍ ٹُو دَ پویِنٹٕے یِمو أسۍ تُہۍ کوٗتاہ چھُو قۭمَتھ کَران اَتھ ٹھیٖک ٹھیٖک

سُہ نہَ حظ چھُنہٕ پَرواے کیٚنٛہہ سُہ وُچھو نا أسۍ اَتھ دِمو بیٚیہِ نظر تہٕ مےٚ ؤنۍتَو تُہۍ وۅنۍ کوٗتاہ چھُو تۄہہِ اَتھ وَنان نٮ۪ٹ کُنی کَتھ وۅنۍ وۅنۍ وَنہٕ بہٕ تۄہہِ وۅنۍ وَنہٕ بہٕ تۄہہِ ژھۅٹِس منٛز خریٖدار دِمہو بہٕ تۄہہِ خریٖدار دِمہو بہٕ تۄہہِ مےٚ کٔژ پٔرسَنٛٹ بَنہِ کٔمشَن چلو ٹھیٖک چھُ بہٕ تہِ کَرہو تۄہہِ فون کَرہو بہٕ تۄہہِ اَکھ زٕ دۄہ گٔژھِو کَرہو بہٕ تۄہہِ یورے فون مےٚ تہٕ کِہیٖنٛۍ چھُنہٕ پَرواے سلام